اَسلامُ علیکُم آ آ یاوَر صوب چھُو حظ ہے سٔمیٖر ہا چھِ أسۍ سٔمیٖر سٔمیٖر چھِ أسۍ ٹھیٖک آ تۄہہِ یُس سۄ بَٹَر چِکَن کَرو آرڈَر کیٛاہ دٔلیٖل باسیٚو تۄہہِ حظ

اچھا یہِ باسیٚو کٔمی تۄہہِ کوٚروُ واریاہ آرڈَر بَٹَر چِکَن نان کٔرۍ تۄہہِ آرڈَر چِکَن رول تۄہہِ باسیٚو تھوڑا ٹیسٹ کَم باسیٚو ژےٚ کُنہِ منٛز کم کیٚنٛہہ ٹیسٹ آ

ٹھیٖک ٹھیٖک ٹھیٖک منٛز باسیٚو نہٕ کیٚنٛہہ

اچھا وۄنۍ وَنتہٕ ریٹنگ وۄنۍ بَٹَر چِکٕنَس کیٛاہ دِیوٗ تُہۍ ریٹنگ آز

چلو ٹھیٖک حظ چھُ تہٕ اگر تۄہہِ بیٚیہِ تہِ آسہِ کیٚنٛہہ آرڈَر کَرُن تہٕ أسۍ چھِ آز یہ ہسا یہِ وۄنۍ کٔرو توہہِ کال